ہٮ۪لو اَلسلامُ علیکُم تُہۍ چھُو حظ کَرانگرٕ پٮ۪ٹھ ڈاکٹر اخلاق الرحمان میٖر حظ کَتھ کران تُہۍ چھُو نہ حظ چھُو نہ حظ تُہۍ اٮ۪کچٕوٕلی چھِ اَسہِ تھوڑا کَم کَمٛرَس تکلیٖف حظ ڈِسِک ایٚل فور ایٚل فایِو تہٕ وٕنۍ چھِ واریاہ یِم پٮ۪شَنٹ ٲسۍ یِمو حظ تۄہہِ نِش چھُ کوٚرمُت ٹریٖٹمینٹ تہٕ أسۍ گٔے واریاہَن جایَن تہٕ تَتہِ کوٚرُکھ اَسہِ تُہۍ حظ رِکَمنڈ ؤنیُک یہِ چھِ کران أمۍ خٲطرٕ بیٚسٹ ڈِسِک ٹرٛیٖٹمینٹ کَرنہٕ خٲطر تہٕ أتھۍ بارَس منٛز ٲسۍ یژھان أسۍ کَتھ کَرٕنۍ ٹھیٖک اَسہِ چھِ پٮ۪وان اَکھ حظ چھِنہٕ أسۍ پٔکِتھ ہٮ۪کان کِہیٖنۍ نہ چھِ ہٮ۪کان کٲم کٔرِتھ نہ چھِ حظ بار ہٮ۪کان کَمرَس پٮ۪ٹھ ترٛٲیِتھ تہٕ زیادٕ تَر حظ ٹھیٖک تُہۍ کَتہِ تُہۍ کَر ٲسِو ایٚویلیبٕل ٲسِو چلو ٹھیٖک حظ گوٚو تھینکوٗ ویری مچ چلو وۄنۍ سَمکھَو أسۍ کِلنِکَس پٮ۪ٹھ حظ

ٹھیٖک حظ گوٚو اِنشاء اللہ اِشاءاللہ اِمَو أسۍ تہٕ تھینکیوٗ حظ تُہٕنٛدِ فیورٕ خٲطرٕ